مےٚ ہَسا ٲس کیب اَکھ کٔرمٕژ بُک تہٕ بہٕ چھُس وۄنۍ یژھان سُہ بُکِنٛگ کٮ۪نسَل کَرُن ییٚمہِ خٲطرٕ بہٕ اُبَر ویلٹٮ۪س رِکوٮ۪سٹ چھُس کَران ژٕ مےٚ کَرَن پَنٕنۍ پونٛسہٕ واپَس تِکیٛازِ مےٚ روٗدۍ کیٚنٛہہ وجوٗہات بہٕ ہٮ۪کہٕ نہٕ وۄنۍ کیب بُک کٔرِتھ کِہیٖنۍ تہٕ مےٚ گژھِ پَنٕنۍ یُس مےٚ کَہہ شَتھ رۄپیہِ چھِ بٔرۍمٕتۍ تِم گژھن مےٚ یِنۍ واپَس کَرنہٕ